پانٛژھ ڈیسَمبر ییٚمہِ دۄہ مےٚ بٔڈۍ بب گُزریوو بیٚیہِ چھُ پٔنژھ ڈیسیمبر ییٚمہِ دۄہ مےٚ بٔرٕتھ ڈے چھُ فٔسٹ جوٗن تَمہِ دۄہ چھُ مےٚ دوتَس بٔرٕتھ ڈے یِوان سَتھ مارٕچ تَمہِ دۄہ گوٚوس بہٕ میٹرِکس پاس بیٚیہِ چھُ اَرداہ مے ییٚمہِ دۄہ أسۍ بوٚڑ دۄہ چھِ مَناوان ییٚمہِ دۄہ أسۍ نیاز چھِ کران گرِ